اَلسلامُ علیکُم ٹھیٖک چھُۄ حظ تُہۍ چھُو یہِ واٹَر سَپلایِر تُہۍ ؤنۍتو مےٚ یہِ آب کیٛازِ چھُ گُرُٹ آسان آز اَدٕ سا ٹھیٖک نہ آز گٔے لگ بَگ زٕ پانٛژھ دۄہ یِہوٚے گُرُٹ آب چھُ وَسان اچھا ٹھیٖک بیٚیہِ یہِ یہِ حظ اَمہِ سۭتۍ پیٚیہِ یِم شُرۍ تہِ بٮ۪مار بیٚیہِ بُڑٕ بُزَرٕگ ٲسۍ اَسہِ گَرَس منٛز تِمَن تہِ گٔے چھٲتۍ خراب زُکام اَدٕ سا ٹھیٖک حظ چھُ تۄہہِ چھو پَے اَسہِ چھِ پٮ۪وان ترٛیش تہِ مٔلۍ اَنٕنۍ کوٗتاہ ٹایِم لَگہِ لَگ بَگ آدٕ حظ ٹھیٖک چھُ

دوٚپمو وَنۍ کوٗتاہ ٹایِم لَگہِ اَدٕ حظ دوٚپمو بٕتھِ چھِ وَنٛدٕ یہِ یِنہٕ وول پَتہٕ گٔژھ نہ اَسہِ تَتھ منٛز تہِ پرٛابلِم گَژھٕنۍ کیٚنہہ اَدٕ حظ ٹھیٖک چھُ کیٚنہہ